اسلامُ علیکم بشارت صٲب چھُو حٲز فارمِسسٹہٕ حٲز اَسہِ حظ ٲسۍ یِم دَواہ زٕ ژور حٲز بَکار ہاٹس رِلیٹِڑ إم بَننہٕ حظ تۄہہ نِش ایٹروبَینل لَیک ایبسٕمال وَغیرہ اَسہِ چھُ یہِ ایٹروپاین چھُ بکار بییہِ چھُ اَسہِ ڈی ٹریلر چھُ اَسہِ بکار یِماے دوا ٲسۍ مےٚ بکار ہاٹٕکۍ ٲں لوپومایٕڈ اوا ہاٹ رِلیٹِڑ اۭں آ ؤنۍ ژٕ ون تہٕ وونۍ چھا ڈِسکاونٹ چھا ونۍ کیٚنٛہہ اینشورَنس وِنشورنس لَیِِک تھوڑا بہت ڈِسکاونٹا کیٚنٛہہ میٚلہِ ٹھیٖکٹ تٔھٹی فوٹی پٔرسَنٹ ڈِسکاونٹ چھِ دِوان اچھا ٹھیٖک ٹھیٖک تہٕ اِنشورَنس کیاہ چھُ اَتھ انِشورَنس چھِ دِوانی لیِِک انِشورَنس کیٚنٛہہ اتھ تھوڈا بہت ڈِپاٹمیٚنٹ ٹھیٖک مطلب اۭم دوا بَنن تۄہہِ نِش آم ڈرگٕس بَنن تۄہہِ نِش ٹھیٖک ٹھیٖک یِم دوا ٲسۍ بکار حٲز زٕ ژور دوا ہاٹس رِِلیٹِڈ یِم بَنن تۄہہ نِش ڈسکاونٹ تہِ چھُ تۄہہ نِش ٲں ٹھیٖک ٹھیٖک ٹھیٖک

ٹھیٖک و ٹھیٖک تُلیو کیٚنٛہہ چھُنہٕ پرواے اگر آو موکہٕ أسۍ یمو اِنشاءاللہ یِمو اورۍ ٹھیٖک چھُنا دوپم تیٚلہِ واتو أسۍ اور تٔمِس نِش شاپس پٮ۪ٹھ